سون فصٕل یُس ہسا چھُ سُہ ہسا چھُ ہَتھ پٔرسَنٹ ڈِپینڈَنٹ آسان یہِ ہَسا یَتھ ویدرَس پؠٹھ بیٚیہِ ہَسا یِم پؠسٹس ویدٲرٕ بؠسٹس یہِ ہَسا پیسٹسایڈ یا اِنسیکٹسایڈٕ چھِ تِمے پؠٹھ پورٕ منٲیثِر حظ ویدرَس منٛز چینٛج یِنۍ چھُ ہسا چھُ سٲنِس فصلَس منٛز تبدیٖلی ہؠکن أنِتھ یا یِم زَن پیسٹٕس چھِ آسان تِم ہسا چھِ سٲنِس کرٛاپس سٲنِس فصلَس منٛز تبدیٖلی ہؠکان أنِتھ وٕنکیس کِس مڈٲرٕن دورَس منٛز یہِ ہسا چھُ یۄس زَن ویدَر میٹرالجِکَل ڈِپاٹمنٹس چھُ یُس زَن ویدَر فورکاسٹِنٛگ چھِ سُہ ہسا چھُ اَسہِ واریاہ زیادٕ یہِ ہسا مدتھ کران یہِ ہسا یہِ پنُن فصٕل وۄپداونس منٛز تِکیازِ ویدر فورکاسٹ یُس چھُ سُہ ہسا چھُ اسہِ برونٛہہ خبر کران کہِ یِنہٕ والؠن دۄہن منٛز کیاہ ہیٚکہِ سپدِتھ یہِ ہسا یہِ کِتھ پٲٹھۍ ہیٚکہِ سپدِتھ روٗد کتھ کَتھ چھا ہیٚکہِ پؠتھ تہٕ یہِ ہسا یہِ أسۍ ہسا چھِ تمہِ مُطٲبق پنٕنۍ اِقدام تُلان پَنُن فَصٕل بَچاونہٕ موٗجوٗب یا پَنٕنِس فَصلَس مطلب یہِ ضروٗرتھ آسہِ یہِ وقتٕچ ضروٗرت آسہِ تہِ کَرنہٕ موٗجوٗب تہٕ یِم زَن یِم پیسٹک سُہ پیسٹسایڈ یا پیسٹٕس یِم چھِ تِہٕنٛدِ کَنٹرول موٗجوٗب یا اَدَر تَمہِ مٔزیٖد چھِ یِم اِنسیٚکٹسایڈ چھِ یا اِنسیکٹٕس چھِ تِم یہِ سا یہِ تِم زاننہٕ موٗجوٗب تِم یہِ سا یہِ تہنٛد تِمو نِش بَچاونہٕ موٗجوٗب ہسا چھُ موڈٲرٕن دورَس منٛز واریاہ زیادٕ اہم رول زِ یہِ کہِ اَسہِ ہَسا چھِ وقتَس پؠٹھ مِلان اِنفارمیشَن کہِ کُس یہِ ہَسا یہِ کیوٚم چھُ کُس یہِ ہَسا یہِ کیوٚم کریٖل چھُ یُس زَن سٲنِس فصلس نۄقصان ہیٚکہِ واتنٲیِتھ کِتھ پٲٹھۍ ہیٚکہِ نۄقصان واتنٲیِتھ کمہِ ساتہٕ ہیٚکہِ نۄقصان واتنٲیِتھ ٲسۍ ہسا چھُ وقتس پؠٹھ تَتھ علاج کٔرِتھ وقتَس پؠٹھ تَتھ علاج کٔرِتھ پَنُن فَصٕل تہٕ پَنٕنۍ پروڈَکشَن یَتھ چھِ حظ ہؠکَان بَچٲیِتھ تہِ تہٕ تَمہِ مٔزیٖد چھِ ہؠکَان أسۍ یہِ بَڑٲیِتھ تہِ حظ